گامَن مَنٛز چھ آسان واریاہ تہِ کیٚنٛہہ تنٛگ سَڑکہٕ ییٚمہِ سۭتۍ لُکن مُشکلات چھِ یوان پَکنَس وَکنَس تھورنَس مَنٛز چھِ گُپنن چھِ گَژھان مُشکِلات بیٚمار چھ آسان گٲڑۍ چھِ نہٕ ہٮ۪کان جلدی نیٖرِتھ کیٚنٛہہ جام چھُ گَژھان یم چھِ واریاہ تنٛگ آسان اَسہِ پَزٮ۪ن یم بَڈاونہِ اَسے پَزِ پانَس ژیٚپھ ہیٚنۍ ہورٕ ہورٕ تہِ ترٛاوٕنۍ أڑۍ ہان یورٕ تہِ ترٛاوٕنۍ أڑۍ ہان یُتھ سا یم سَڑکہٕ بَڈٮ۪ن خَرٲبی گٔژھ نہٕ یمن سَڈکَن یِنۍ کَرنہٕ کیٚنٛہہ آب چھِ ترٛاون یُتھ سا پَتہٕ روڈ چھُ ہیٚکان خراب گٔژھِتھ مُشکِلات چھِ یوان پانسے چھِ یوان مُشکِلات گامَن مَنٛز چھِ زیادٕ آبے ترٛاوان سَڑکَن یمن چھِ پَتہٕ یہِ روٗڑۍ ووٗڑۍ وۄتھان پَتہٕ چھُ کھۅڈ گَژھان گَژھان یم گاڑِ خۄدا تعالیٰ رٔچھِن ایٚکسیٖڈنٛٹ چھِ گَژھان پَتہٕ ییٚلہِ یم تنٛگ زیادٕ سَڑکہٕ چھِ آسان پیشنٹ چھِ آسان یم چھِ نہٕ پَتہٕ جلدی ہَسپَتالَن مَنٛز ہٮ۪کان وٲتِتھ کیٚنٛہہ اسلیے پَزٮ۪ن اَسہِ اورٕ یورٕ یِم مُشکِلات دور کَرٕنۍ ہورٕ تہِ پَزِ ترٛاوٕنۍ سَڑَک یورٕ تہِ یورٕ سَڑَک بَڈِ پانسٕے گَژھِ سہولیت